اننت ناگ ڈِسٹرکَس منٛز حظ چھِ أسۍ واریاہ سِنۍ بناوان مِثال کے طور پر ہاکھ دٔگِتھ ہاکھ گارٕ چھِ أسۍ رَنان نَدٕرۍ چھِ أسۍ رَنان مٔجہِ چھِ أسۍ رَنان أسۍ حظ چھِ واریاہ ڈِشِز بَناوَان ییٚتہِ یکھٕنۍ چھِ بَناوَان کۄرمہٕ چھِ بناوان ژیٖٹِتھ ماز چھِ بناوان ماز مۄنٛجہِ چھِ بناوان واریاہ قٕسمٕے ہُنٛد سِنۍ چھِ أسۍ ہؠکان بنٲیِتھ مثال کے طور پر ہاکھ ہسا چھِ أسۍ یِتھ کٔنۍ رَن گۄڈٕ چھِ ہاکھ کَڑان ییٚتہِ کِچن گاڈنس منٛز چھِ أسۍ ہاکھ کَڑان تہٕ چھَلَان وَلَان چھِ تہٕ لاگَان چھِ أسۍ ترٛاوَان چھِ أسۍ تیٖل تیٖل ییٚلہِ شہلیو ترٛاوٕنۍ چھِ أسۍ پَتہٕ آب تَتھ منٛز پَتہٕ ہسا چھِ أسۍ ترٛاوَان تَتھ منٛز رُہن زٕلِتھ بیٚیہِ یہِ مسالہٕ مژٕرٛوانٛگَن لیدٕر بٲدیانہٕ نوٗن تَتھ ہَسا چھُ آبَس یِوان گریٚکھ تہٕ پَتہٕ چھِس تراوان گریکہِ پؠٹھ ہاکھ تِتھٕے کٲٹھۍ چھِ أسۍ رَننا ژھٹہٕ ہاکھ چھُ تَتھ أسۍ وَنان پتہٕ حظ چھِ أسۍ دٔگِتھ ہاکھ چھِ أسۍ آبس یِوان گریکھ تہٕ پَتہٕ چھِس ترٛاوَان ہاکھ سُہ چھُ واریاہ سیٚنراوَان تہٕ پَتہٕ حظ چھُ أسۍ سُہ چھَلَان ہُندرِ آبہٕ ہُندرِآبہٕ چھُ أسۍ سُہ چھَلَان تہٕ پَتہٕ چھِ ژیٖٹِتھ پَتہٕ چھِ ژیٹَان تہٕ پَتہٕ چھِ تیٖل ترٛاوَان ترٛوو گنٛڈٕ پھوٚل تہٕ ترٛوو دِژ اَتھ تٔلنُۍ ؤلِنۍ ترٛوو أسۍ سٲری مَسالہٕ تہٕ سُہ گوٚو دٔگِتھ ہاکھ یِتھٕے کٔنۍ چھِ أسۍ یَکھٕنۍ ہؠکَان بَنٲیِتھ یکھٕنۍ چھِ أسۍ کران کٲم گۄڈٕ چھِ زامہٕ دۄد تھاوان پَتہٕ حظ چھِ أسۍ دۄدَس دِوان چھوپھ لاگان چھِ أسۍ گیسَس پؠٹھ سُہ ترٛاوَان چھِ أسۍ اَتھ ٲلہٕ وٲلہٕ کھوپرٕ ووٗپرٕ تہٕ دِوَان چھِ أسۍ گرٛؠکھ وؠکھ تہٕ ییٚلہِ دۄد چھُ باسان اَوا یہِ مطلب دِوَان چھِ أسۍ دۄدَس واریاہ گرٛؠکہٕ پَتہٕ چھُ ہۄپٲرۍ تھاوَان ماز پھٔکرَس ترٛاوَان چھِس ماز واز تہٕ گٔے ہسا یَکھٕنۍ وؠکھٕنۍ ترٛاوَان چھِس پؠٹھ پھوٗتنہٕ ووٗتنہٕ تہٕ گٔے یَکھٕنۍ سٲنۍ تیار یِتھٕے کٔنۍ چھِ أسۍ واریاہ ڈِشِز بَناوَان بیٚیہِ حظ چھِ سٲنِس اننت ناگ ڈِسٹرک واریاہ ریسٹورنٹٕس ییٚتہِ حظ چھِ دہلی دربار مۄغل دربار چھِ واریاہ ریسٹورَنٛٹ چھِ ییٚتہِ